اَکہِ دۄہ اوس اسہِ گھرِ پَژھیٚن یُن مےٚ ووٚنُکھ گھرِ دوٚپُکھ ٲں ژٕ رٔنہِ زِ کۄکُر تہٕ گنٛڈٕ تہٕ مےٚ شُہُر اوٚنُکھ وۄنۍ کۄکُر وۄکُر وۄمۍ شُہُر کُہر مےٚ یہِ تہٕ وۄنۍ اوس مےٚ یہِ تَلُن یُتھٕے مےٚ یہِ تَلُن لوگ بہٕ لٔجِس کَتھ تام کامہِ سۭتۍ مےٚ گوٚو یہِ مٔشتھٕے یُتھٕے بہٕ اورٕ واپس آیس اَتھ کۄکرس آسہٕ ژِنہِ گمژٕ أتھٕے لیٚجہِ منٛزٕے پَژھیٚن اوس یُن کَرہا کیٛاہ تَمہِ وِزِ ٲسٕس بہٕ مجبور رَنُن اوسُم یا نوٚو اوسُم ژھانٛڈن یا ٲں پتہٕ آیہِ میٛٲنۍ موج اورٕ أمۍ کوٚر مےٚ واریاہ زیادٕ روب واریاہ زیادٕ ٲں أمۍ ہیٚوت مےٚ ٲں تَتھ وَنان چوب دِنۍ دوٚپُن اگر پَژھیٚن اوس یُن ژےٚ کیازِ زولُتھ یہِ کۄکُر بہٕ أسٕس پنٕنی کِنۍ واریاہ تٔمِس یورٕ ٲں صفٲیی دِوان ہے میٚے کٔر ہۄ کٲم میٚے کٔر یہِ کٲم مگر موج کَتہِ چھِ پتہٕ مانان تہٕ تٔمۍ کوٚر مےٚ واریاہ زیادٕ تورٕ پتہٕ روب کوٚرُن دوٚپُن ژےٚ چھے کوٚرُتھ یہِ واریاہ غلط تہٕ اکھتٕے ٲسۍ نہٕ اسہِ تمہِ دۄہ پوٚنٛسہٕ تہِ خاص کِہیٖنۍ أسۍ دپہاو پوٚنٛسہٕ چھِنہٕ پوٚنٛسہٕ چھِ تہٕ ٲں اَنو بیٛاکھ کۄکُر تہٕ رَنو تہٕ تَمہِ وِزِۍ ٲسۍ نہٕ اسہِ پوٚنٛسہٕ تہِ پننہِ جایہِ موجود خاص کِہیٖنۍ تہِ نہٕ پتہٕ ہیٚوک نہٕ اسہِ پتہٕ کوٚر اسہِ اورٕ یور أنۍ ٹھوٗل ووٗل تہٕ دیٛت پتہٕ تِمن پَژھیٚن پوٚنٛسہٕ ہیٚکۍ نہٕ اسہِ أنِتھ کِہیٖنۍ تہِ بیٚیہِ ٲسۍ پتہٕ تِم تھوڑا کیٚنٛہہ بچیٛٲیمٕتۍ تِم تان زٕ ترٛےٚ تہٕ تِمنٕے کوٚر اورٕ یور تہِ اکہِ دۄہ تہِ دیٛت مےٚ ماجہِ دوٚپُن اۭں بہٕ تھاوے گیسَس پٮ۪ٹھ دۄدھ لٲگِتھ تہٕ ژٕ روزِ زِ اَتھ أتتھٕے تہٕ بہٕ أسٕس لَۄکٕٹۍ مےٚ آیہِ پننہِ ویٚسہٕ تِمو دوٚپ وَلہٕ أسۍ گَژھو گنٛدٕنہِ مےٚ روٗد نہٕ یہِ یاد کِہیٖنۍ تہِ نہٕ مےٚ دیٛتکھ گھرِ دۄدھ دوٚپُکھ یہِ تھووٕے گیسَس پٮ۪ٹھ تہٕ اَتھ تھایہِ زِ نظر زمیٖندٲری ٲسۍ میٛٲنۍ گَھرِکۍ ٲسی گٔمٕتۍ زمیٖنَس پٮ۪ٹھ تہٕ بہٕ گٔیَس پانہٕ دۄن ترٛیٚن گھٲنٛٹَن خٲطرٕ گِنٛدٕنہِ یُتھٕے بہٕ گۄڈے ٲسۍ میٛٲنۍ موجی پیٚمٕژ گھرٕ وٲتِتھ تہٕ تٔمۍ اوس وُچھمُت اَتھ دۄدھَس منٛز اوس نہٕ ٹوٹَلی رودمُت کہیٖنۍ تہِ اَتھ اوس ژٔکِس منٛز روزمٕژ سُہ ہَرٕ پیٛونٛت تَتھ دۄدھَس بنیٛاومُت یۄس میٛٲنۍ موج چھِ تٔمی تُجۍ اورٕ یِتھ بوتل پتہٕ دِتِنۍ مےٚ چوب دوٚپُن ژےٚ کیٛازِ کوٚرُتھ یِہِ دۄدھ خراب واریاہ تِم قصہٕ چھِ میٛانہِ زندگی منٛز گٔمٕتۍ ییٚمہِ سۭتۍ مےٚ سیٛن چاہے بتہٕ خراب گوٚمُت چھُ تہٕ اَکہِ دۄہ تہٕ ٲسۍ اسہِ نانہِ مٔمٕژ موجۍ تہٕ سارنٕے اوس توٗرۍ گَژھُن بہٕ أسٕس گھرس منٛز اَکھ بٔڑ کوٗر تِمن دۄہن تہٕ مےٚ دوٚپُکھ ژٕ رٔنہِ زِ گھرِکیٚن خٲطرٕ بتہٕ مےٚ اوس نہٕ توٚتام بتہٕ روٚنمُت زہٲنۍ تہِ نہٕ مےٚ روٚن وۄنۍ بتہٕ مےٚ اوس تَتھ بَتس تُرٛومُت آب زیادٕ تہٕ تَتھ اوس یِتھ کٔنۍ سیٖمنٛٹ چھُ آسان لوٚگمُت تَتھ بَتس اوس تی گوٚمُت ییٚلہِ تِم تورٕ آیہِ دوٚپُکھ یَتھ بَتس کیٛاہ چھُتھ یہِ کوٚرمُت تَمہِ دۄہ تہِ پیٚے مےٚ واریاہ زیادٕ بیٚوٲری اَمہِ مزید تہِ چھِ میٛانہِ زندگی منٛز واریاہ یِتھۍ یِم قصہٕ گٔمٕتۍ ییٚمہِ دۄہ مےٚ چاہے سیٛن چھُ دوٚدمُت یا بتہٕ چھُ خراب گوٚمُت تِم چیٖز یِم نہٕ گَژھںٕۍ گژھہِ ہان کِہیٖںۍ تہِ مگر ہیٚچھان تہِ چھِ اِنسان یِمو چیٖزو سۭتۍ ییٚلہِ اَکہِ لَٹہِ کانٛہہ غلطی چھِ گَژھان تہٕ پتہٕ چھِ اِنسان سُہ دَپان دوٚیمہِ لَٹہِ یہِ گَژھہِ ہا نہٕ مےٚ گَژھٕنۍ کِہیٖنۍ تہِ نہٕ بیٚکہِ دۄہ دیٛتُکھ مےٚ ہاکھ دوٚپُکھ یہِ ہاکھ تھووٕے اسہِ لٲگِتھ ہیٹرس پٮ۪ٹھ ژٕ کٔرۍ زِ کٲم اَتھ دِیہِ زِ نظر یُتھٕے اَتھ تھوڑا یہِ تیار گَژھٕے ژٕ ژھٕنہِ زِ اَتھ لٔںڈ وٲلِتھ مےٚ چھَنہٕ پَے کیٚنٛہہ بہٕ کَتھ کامہِ سۭتۍ لٔجِس آوُر پَنِس شلگَلن لٔجہٕ سا تہِ مےٚ تھُوٛو یہِ ہاکھ أتتھٕے اَتھ ہاکَس تہِ آسہٕ گمژٕ ژٕنہِ ییٚلہِ مےٚ ٲسۍ نہٕ پَے کِہیٖنۍ تہِ نہٕ ییٚلہِ مےٚ گھٲنٛٹہٕ کٔھںٛڈ گوٚو مےٚ وچھُ اَتھ ہاکس آس ژٕنہِ گمژٕ پتہٕ کوٚر مےٚ جلدی جلدی کوٚڈم نوٚو ہاکھ وغیرہ تہٕ روٚن مےٚ بَدل ہاکھ تہٕ تٔمہِ دۄہ کوٚر مےٚ رَفعہ دَفعہ کُنہِ ساتہٕ چھُ چَلان تہٕ کُنہِ ساتہٕ چھُنہٕ چَلان کِہیٖنۍ تہِ نہٕ یِم چیٖز چھِ بیٚیہِ گژھوٕنی دَزان تہِ سیٛن یا ژۄچہِ چھِ دَزان کُنہِ ساتہٕ ژۄچہِ تہِ چھِ مےٚ دَزان ییٚلہِ بہٕ ژوٚٹ چھیٚس کران مےٚ چھُ تِمن زیادٕ وُژنٕے کھژان بیٚیہِ چھِ مےٚ دَزان تِم ژۄچہِ تِم چھَنہٕ اصٕل گَژھان زٕہٲنۍ وۄنۍ آز چھیٚم ہیٛچھہِ مَژٕ توتہِ اصلہِ کَرنہِ گۄڈٕ گۄڈٕ آسہٕ نہٕ گَژھان اصٕل ژۄچہِ کِہیٖنۍ تِم مان تِمن اوس کیٚنٛہہ نَہ تہٕ کیٚنٛہہ دَزان کانٛہہ نَہ تہٕ کانٛہہ ژھوٚکھ اوس تِمن ژۄچن لَگان پتہٕ آس نہٕ تِم کھیٚنۍ لایق روزان کِہیٖنۍ تہِ نہٕ ییٚمہِ سۭتۍ مےٚ تمہِ وِزِ تہِ گھرِکیٚن اَتھہِ ٲسۍ تھوڑا بیٚوٲری پیٚوٲنی دَپان ٲسۍ ژےٚ چھے نہٕ کانٛہہ کٲم تَگان وُنہِ کِہیٖنۍ تہِ نہٕ